آ ہیٚلو اسلام علیکُم آ بٔشیٖرصٲب چھُو حظ ٹرٛک ڈریوَر آ حضرت بہٕ چھُس مٲنۍ تُہۍ فرٛوٗٹ گروَر اَکھ مےٚ دِژایے تُہُنٛد نمبر نفرن أکۍ تہٕ تِمو تِمَو دوٚپ تۄہہِ چھَو ٹرٛک وَک تہٕ تُہۍ چھُو مال وال تاران نٮ۪بر اَچھا اَچھا اَچھا اَچھا ٹھیٖک

ٹھیٖک ٹھیٖک ٹھیٖک آ عرض اوسُم اَسہِ اوس مال چھِ اَسہِ یوٗجؤلی تاران نٮ۪بَر مگر وُنکٮ۪ن چھُنہٕ مےٚ پَنُن ٹرٛک ڈرٛایوَر ایٚویلیبُل کِہیٖنٛۍ تٔتھۍ سِلسِلَس منٛز کَرے مےٚ تۄہہِ کَنٹیکٹہٕ اَسہِ چھِ نٮ۪بر بیسِکلی ژھوٗنٛٹھ حظ ژھوٗنٛٹھ مال تارُن دِلہِ تہٕ مٲنِو تُہۍ زٕ ژور پانٛژھ ٹرٛکہٕ یِن یِمٕے شُراہ ویٖلر زٔمیٖن حظ چھِ مےٚ یہِ دَہ وُہ کَنال مٲنۍ تُہۍ باغہٕ زٔمیٖناہ ڈیلہِ ڈیلِشیس تہِ چھُ بیٚیہِ چھُ بیٛاکھ قٕسٕم تہِ سوپوٗر نہَ حظ نہَ أسۍ چھِ ڈایریکٹ اَسہِ چھُ باپٲرۍ نٮ۪برٕکُے تہٕ أسۍ چھِ نِوان توٗرۍ ڈایریکٹ توٗرۍ

ژور پانٛژھ ٹرٛکہٕ حظ چھِ نِنۍ

اَچھا تُہۍ اَچھا اَہَن حظ ڈیسٹِنیشَن چھِ یِہَے دِلہِ مٔنٛڈی مٲنِو تُہۍ یۄس مین مٔنٛڈی چھِنا تَتہِ توٗرۍ تُہۍ ؤنۍتَو مےٚ تھوڑا وۄنۍ ریٹاہ ویٹاہ کیٛاہ چھِو تُہۍ ہٮ۪وان تہٕ تھوڑا روٗزِ مےٚ تہِ پَنٕنہِ جایہِ اٮ۪سٹِمیٹ ہِیٛوٗ تہٕ بہٕ کرٕ پَتہٕ تۄہہِ سۭتۍ فٔردَر کَنٹیکٹہٕ ٹھیٖک اَچھا اَچھا پنٛژاہ ساس رۄپیہِ برابر دِلہِ تام اَچھا ٹھیٖک

واریاہ مال پانٛژ پانٛژھ تٲجی ساس رۄپیہِ چھِ اَچھا ٹھیٖک چھُ یہِ ہیٚکوٕ تُہۍ اَکے ساتہٕ ہیٚکوٕ تُہۍ یِم ٹرٛکہٕ سوٗزِتھ ایٹ اے ٹایم زٕ ژور ٹرٛکہٕ کِنہٕ یہِ یِیہِ وَن باے وَن

ٹھیٖک ٹھیٖک

چلو ٹھیٖک حظ چھُ تیٚلہِ تۄہہِ چھُو یِہوٚے نمبر تہٕ بہٕ کَرہو تۄہہِ فٔردر کَنٹیکٹہٕ اگرے تۄہہِ یُن پیٚیو تہٕ چلو ٹھیٖک حظ ٹھیٖک حظ چَلیے چَلیے ٹھیٖک حظ اَو شُکریہ سلام علیکُم سلام